تۄہہِ ونہو بہٕ آز اکہِ چیٖزٕچ اکھ خصوٗصیت اسہِ چھُ گرس منٛز اکھ فریزر یُس اسہِ واریاہ بکار چھُ یِوان اسۍ تمٕچ کمپٔنی چھِ پیٚنَسونِک کمپٔنی سُہ چھُ ڈبٕل ڈور تتھ چھُ ڈبٕل ڈور بییٚہِ چھُنہٕ تتھ راتس یا دۄہس یِوان شور وور کینٛہہ بییٚہِ چھُ سُہ فرِج کھۄتہٕ واریاہ بہتر تتھ منٛز چھُ انسان ہیٚکان خانٛدرس پٮ۪ٹھ بٔڑۍ بٔڑۍ دِکچہِ دیگ تھٲیتھ آرام سان اگر أسۍ فرِجس منٛز کانٛہہ چیٖز تتھ منٛز چھُنہٕ واتان تتھ منٛز چھِ یمے بوتٕلہِ لۄکچہِ ٹیٚکرِ واتان مگر فریزرس منٛز فریزرس چھِ یہِ خصوصیت اتھ منٛز چھِ بٔڑۍ بٔڑۍ دیگ واتان بٔڑۍ بٔڑۍ دِکچہِ واتن آرام سان آسٲنی سان بییٚہِ چھِ اتھ گژھان جلدی فریز تہِ یہِ چھُ گژھان جلدی ٹھنٛڈٕ تہِ اتھ چھِ روزان ٹھنٛڈی ژوٚوُہن گنٹن یا ترٕٚہن گنٹن پاورٕ ورٲے اگر نہٕ پاور آسہِ زیادٕ تر یہِ گوٚژھ انن امیُک فٲیِدٕ یمہِ دۄہ انن گوٚژھ یہِ یہِ گوٚژھ انُن ونٹرس منٛز ونٛدس منٛز تِکیاز یہِ چھُ تمہِ دۄہ سستہٕ ریٹہِ منٛز مِلان بییٚہِ چھُ اسہِ گرمہِ ییٚمہِ دۄہ قۄربان ماز چھُ آسان تتھ منٛز چھِ ہیٚکان آسٲنی سان تتھ منٛز تھٲیتھ تہہ تہہ سان آرام سان واریاہ زیادٕ واتان ماز تتھ منٛز بییٚہِ روزان ٹھنٛڈ تہِ آیِس ششمہٕ چھُس بنان زیادٕ تر چھُ یہِ خانٛدرن وانٛدرن منٛز لگان بییٚہِ چھِ اسہِ اتھ کۄنٛزٕ زٕ یِم تتھ اصلی چھِ أکِس أکِس ڈورس چھِ ژور ژور کۄنٛزٕ تِم گے ٲٹھ دۄنوٕنی ڈورن دۄنوٕنی دروازن چھِ ٲٹھ کۄنٛزٕ یتھ أسۍ چھِ تتھ منٛز ہیٚکان آیِس کریم تہِ تھٲیتھ یا بییٚہِ کینٛہہ چاکلیٹ بنٲیتھ یا کینٛہہ واریاہ اصل چھِ سُہ یتھ اسہِ چھِ تتھ وارنٹی چھِ تتھ پٲنٛژن ؤرۍ ین برابر پانٛژن ؤرۍ ین یہِ چھُ واریاہ فریزر یہِ چھُ یوان واریاہ بکار چاہے قۄربان ماز آسہِ یا خانٛدر آسہِ یہِ چھُ یوان فریزر واریاہ بکار اگر میون اکھ مشور بوٗزو اگر انُن گوٚژھ تیٚلہِ گوٚژھ انُن فریزر تِکیاز سُہ چھ واریاہ بکار یِوان بہ